ییٚمہِ ساتہٕ زَن لُکھ گیمہٕ گِنٛدان چھِ چاہے سُہ کرکٹ ٲسِن چاہے سُہ کبڈی ٲسِن چاہے سُہ فُٹ بال ٲسِن چاہے بیٚیہِ کانٛہہ گیم آسہِ تِم چھِ واریاہ زیادٕ مَدَد کَران اَتھ منٛز کہِ اِنسان چھُ سِٹرٛس فری روزان اِنسان چھُ ڈِپریشَن فری روزان اَتھ گیمہِ منٛز چھُ اکھ الگ لُطف یِوان اِنسان چھُ ساروی کھۄتہٕ زیادٕ یِم تہِ أمِس دؠماغس منٛز خیالات چھِ یِوان تِم چھِ سُہ ترٲوِتھ ژھنان اتھ گیمہِ کُن فوکس کران یہِ اگر أمِس پریشٲنی آسہِ اگر أمِس سِٹرٛس آسہِ سُہ چھُ یہِ دوٗر کٔرِتھ اَتھ گیمہِ فوکس زیادٕ کران امہِ سۭتۍ چھُ یہِ سٹرٛس رِلیٖوِنٛگ اکھ یُس زَن یہِ گیم چھُ یہِ چھُ أمۍ سٕنٛدِ خٲطرٕ بنان